وعلیکُم سَلام ٹھیٖک چھُ حظ اَلحَمدُاللہ صحت چھِ حظ ٹھیٖک اَصٕل پٲٹھۍ چھُوا اَچھا بُکہٕ چھِ نِنۍ آ ؤنِو کۄس ہِش بُک چھِ یہِ مایکرٛو اِکنومِکٔس ٹھیٖک مایکرٛو تہٕ میکرو ٹھیٖک بیٚسِک پِرٛنسِپُل آف سوشالجی ٹھیٖک بیٚیہِ چھا کانٛہہ بُک نِنۍ کِنہٕ یِمَے ٹھیٖک چھُ ڈِسکاوُنٛٹ چھِ أسۍ تۄہہِ یِتھٕ پٲٹھۍ یِتھٕ کٔنۍ تۄہہِ اگر فار ایٚگزامپُل مایکرو یا میکرو اِکنامِکٕس چھُو تۄہہِ نِنۍ اَگر تۄہہِ یِم اٮ۪ن سی آر ٹی چھا نِنۍ کِنہٕ یِم چھِ نِنۍ پَنٕنۍ بُک کٲنٛسہِ آتھرَس منٛز ٹھیٖک چھُ اٮ۪ن سی آر ٹی یَس پٮ۪ٹھ اگر آسہِ تۄہہِ اٮ۪ن سی آر ٹی یَس چھِ زیادٕ میلن ڈِسکاوُنٛٹ کیٚنٛہہ سُہ چھُ لگ بگ گژھان ییٖتِس ایم آر پی تورٕ آسہِ پرٛایز سُہ چھُ تٔتھۍ پٮ۪ٹھ گژھان ٹھیٖک چھا وۄنۍ اگر تُہۍ یِتھٕ پٲٹھۍ آتھر سٕنٛز نِیِو آتھر سٕنٛز حظ دِمہٕ بہٕ تۄہہِ أسۍ ٹٮ۪ن پٔرسَنٛٹ ڈِسکاوُنٛٹ ٹھیٖک چھا تہٕ یہِ چھُ آ بِلکُل یِمَن گژھِ لگ بگ دٔہ پٔرسَنٛٹ ڈِسکاوُنٛٹ بِلکُل بِلکُل تِم میلن تۄہہِ کَمہِ ساتہٕ چھُو یُن نہَ وُنکٮ۪نَس ییٖزیوٚ نہٕ تُہۍ کیٚنٛہہ ٹھیٖک چھا تُہۍ کٔرۍزیٚو اَچھا اَچھا تیٚلہِ ییٖزیٚو تھوڑا تُہۍ لیٹ پَہم اگر تُہۍ یِیِو تہٕ کیٚنٛہہ چھُنہٕ پَرواے تِکیٛازِ یِم چھِ اَسہِ آرڈَر کٔرمٕژ یِم بُکہٕ یِم واتن أزی یور ٹھیٖک لگ بگ واتَن تِم سَتھ بَجے ساڑٕ شیٚے واتَن تِم تَمہِ برٛونٛہہ اگر تُہۍ یِیِو میے بی لگان چھُ کُنہِ ساتہٕ لیٹ پَتہٕ ما پٮ۪وٕ پرٛارُن سُہ چیٖز تھٲوِزیٚو تُہۍ ذہنَس منٛز کیٚنٛہہ ٹھیٖک اگر تۄہہِ اوسوٕ تۄہہِ سُلے پہم فون کَرُن اگر تۄہہِ سُلہِ پَہَم ؤنٮ۪وٕ سُلی پَہَن کَرہو بیٚیہِ چھُنہٕ مےٚ یہِ پوٗرٕ پَتہ کیٚنٛہہ زِ یُس مےٚ نوٚو لاٹ اورٕ یہِ نا بُکَن ہُنٛد اَتھ پٮ۪ٹھ کیٛاہ ڈِسکاوُنٛٹ آسہِ کیٛاہ نہٕ آسٮ۪س سُہ یِیہِ مےٚ تورٕ تَتھ آسہِ تورٕ رِسیپٹ سۭتۍ تَمہِ پَتہٕ ہٮ۪کو تۄہہِ بہٕ ؤنِتھ اِمِجیٹ ڈِسکاوُنٛٹ یوٗتاہ یا اَمہِ کھۄتہٕ زیادٕ آسیٛا اَمہِ کھۄتہٕ کَم آسیٛا کیٛازِ تۄہہِ چھُو مےٚ پَنٕنۍ ریٚگوٗلَر کَسٹٕمَر تَمہِ موٗجوٗب چھُسو تۄہہِ بہٕ یہِ وَنان ٹھیٖک چھا

بِلکُل ڈِسکاوُنٛٹ چھُ مگر تَتھ پٮ۪ٹھ چھُ اَسہِ یہِ چیٖز تھومُت یہِ چیٖز تہِ مینشن کٔرِتھ کٕمَن بُکَن چھُ اَسہِ ٹھیٖک چھا بِلکُل تَتھ پٮ۪ٹھ چھِ یہِ یِم بُک یِم چھِ اَسہِ یہِ چھُ اَسہِ یِہےَ منٛگاوُن لاٹ یُس اَسہِ لاسٹہٕ یِیَر اَز برٛونٛٹھ زٕ ؤری اوس نا لاٹُن اوٚنمُت تَتھ پٮ۪ٹھ چھُ اَسہِ سُہ تِکیٛازِ سُہ چھُ اَسہِ گژھُن وۄنۍ سِٹاک اَوُٹ آف ڈیٹ ٹھیٖک چھا تَمہِ موٗجوٗب اوس تَتھ پٮ۪ٹھ ڈِسکاوُنٛٹ اَسہِ تہٕ یِمَن پٮ۪ٹھ چھِ یِم چھِ اَسہِ فرٛٮ۪ش منٛگاونہِ تہٕ یِمَن پٮ۪ٹھ چھُنہٕ ڈِسکاوُنٛٹ کیٚنٛہہ وۄنۍ چھُنہٕ کیٚنٛہہ پَرواے تُہۍ ییٖزیٚو یِمَن پٮ۪ٹھ وُچھو کیٛاہ آسہِ اَسہِ اورٕ ڈِسکاوُنٛٹ یہِ اَسہِ اورے یہِ آسہِ گُنجٲیش اَسہِ تہِ دِمہو أسۍ تِکیٛازِ تُہۍ چھُو اَسہِ پَنٕنۍ کَسٹٕمَر کیٚنٛہہ چھَنہٕ فِکِر ٹھیٖک چھا نہَ نہَ تِمَن پٮ۪ٹھ چھُنہٕ یہِ کِہیٖنۍ تہِ ڈِسکاوُنٛٹ یہِ چھُ خٲلی تِمَن بُکَن پٮ۪ٹھ یِم تھوڑا پرٛانہِ بُک چھِ ٹھیٖک چھا اولڈ ؤرٕجن یُس چھُ چلو چلو او کے اَسلام